وعلیکُم سلام

پَنٕنۍ کِنۍ چھِ أسۍ وُچھان تہٕ اَسہِ چھُنہٕ یِوان سَمجھٕے گژھان کیٛاہ چھُ اَتھٕ کیٛاہ ژَٹو گامَس منٛز کیٛاہ اَتھٕ ژَٹُن چلہِ اَدٕ سا کیٚنٛہہ چھُنہٕ